وَعلیکُم اَسَلام اَصٕل پٲٹھۍ ژٕ چھَکھا ٹھیٖک بَس بِہِتھ تُہۍ کٕم

اَچھا پَرٕناوان چھِو سکوٗل

تُہۍ کَتھ کَلاسس منٛز کتھ کَلاسس منٛز یہِ چھا سارِنٕے کَلاسَن منٛز اِشوٗ کِنہٕ یہِ چھُ أکۍسٕے کَلاسس منٛز تۅہہِ

کتھ کتھ کَلاسس سیٚکشن اَچھا سیٚوَنتھ ایٚٹتھ

چَلو أسۍ کَرو تیٚلہِ سیپریٹی یِمن سیٚکشن اَلگ اَلگ فوٗٹی فوٗٹی سِٹوٗڈینٹس چھِ ٹھیٖک کَلاسس منٛز بی سیٚکشینٕکۍ تأرہوٗکھ أسۍ یپور ٹین سِٹوٗڈینٹٕس أسۍ کَرہوٗکھ سیپٚیریٚٹ اَلگ اَلگ ترٛےٚ سیٚکشن بَناوَو أسۍ زٕ چھِنا آل ریڈی رِزایِٰن کَرٕنُک چھُنہٕ کانٛہہ تہِ ضروٗرت أسۍ کَرہوٗکھ پانے سیٚپیریٚٹ یِم چَلو کیٚنٛہہ چھُنہٕ پرٕواے أسۍ کَرو سیٚپیریٚٹ بیٚیہِ چھا کانٛہہ اِشوٗا چَلو کیٚنٛہہ چھُنہٕ ٹھیٖک أسۍ کَرو سیٚپیریٚٹ وِد اِن فایو سِکِس ڈیٚز گژھِ یہِ آ